وعلیکُم سلام آ اَصٕل پٲٹھی شُکر خۄدایَس کُنَتھ حظ اَہن حظ اَصٕل پٲٹھۍ شُکر رۄبَس کُن آ میٚریٚج ہال ہے چھُ یلے ڈیٹ کیٛاہ چھُو اَٹھوُہ کُنتٕرٛہ تہٕ تٕرٛہ اَدٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے یہِ چھا ترٛٮ۪ن دۄہَن چھا بکار برابر مٲنٛزِ راتھ یِنہِ ول تہِ ؤلیٖما اَچھا اَہن حظ اَتھ کیٛاہ چھُ دَپُن فیسَلٹی اَتھ چھِ اَسہِ زٕ ہال چھِ اَسہِ بیٚیہِ چھِ کَمرٕ اَکھ سِٹور خٲطرٕ بیٚیہِ چھُ اَکھ کَمرٕ تھوٚومُت اَسہِ یِتھ منٛز مہراز الگ پٲٹھۍ آسہِ ڈیکوریٚشَن کَرُن چھُ آسان کیٚنٛہہ پانہٕ پَلو وَلو لاگٕنۍ تَمہِ خٲطرٕ الگ تہِ زَنانَن خٲطرٕ تہِ چھُ الگ تھوٚومُت اَکھ پَلو وَلو آسان چیٚنٛج کَرُن تَمہِ خٲطرٕ اکھ بیٚیہِ چھِ ہال زٕ تَتہِ بیٚیہِ چھُ واش روٗم بیٚیہِ چھِ واش روٗم ژور چھِ بیٚیہِ چھُ نٮ۪برۍ کِنۍ وازٕ خٲطرٕ شاٹہٕ دِتھ واز پازٕ چھِ تَتی سورُے کیٚنٛہہ آسان سورُے کیٚنٛہہ اَچھا بٲیِس چھُ تۄہہِ خانٛدَر ڈیکوریٚشَن ما چھُ کَرُن ڈیکوریٚشَن نہَ حظ یہِ چھُ تُہۍ پانے آسان اَنُن نفر اَلبتہٕ بہٕ دَپو اسٹِمیٹ کوٗتا ہٮ۪کو اَتھ چھُ یہِ چھُ بوٚڈ میریٚج ہال چھُ واریاہ بوٚڈ یہِ چھُ لگ بگ کیٛاہ دَپو تۄہہِ ہَتھ بَے شیٖتھ میریٚج ہال وۅنۍ وُچھُو تُہۍ پنٕنہِ حِساب تہِ پانے أڑۍ چھِ ترٛاوان اَکی طرفہٕ أڑۍ چھِ ترٛاوان دۄیو طرفہٕ أڑۍ چھِ ترٛاوان ژونوٕنی طرفو سُہ ہیٚکِو تُہۍ پانہٕ تہِ وُچھِتھ اَلبتہٕ آ بیٚیہِ چھِ اَتھ ہُپٲرۍ اَتھ چھِ وَتہٕ ترٛےٚ سُہ چھُ تۅہہِ پتہٕ پانَس تانۍ تُہۍ کَپٲرۍ تُہۍ کپٲرۍ تَتھ ترٛٲوِو تہِ مطلب کَپٲرۍ اینٛٹری آسیو ڈیٖڈ ویٖڈ آسیو کَرٕنۍ کیٛاہ آسیو کَرُن تَپٲرۍ تہِ ہیٚکِو لٲگِتھ مگر آ مگر اگر اَکھ چیٖز چھُ اگر گٮ۪وُن وٮ۪وُن چھُو لاگُن سُہ ہٮ۪کو لٲگِتھ أنٛدرۍ کَنۍ مگر لاوُڈ سُپیٖکر ہیٚکِو نہٕ نٮ۪بر کُن ترٛٲوِتھ تُہۍ کیٚنٛہہ روٗلٕز چھِ اتھ ریسٹرٕکشن محلہٕ وٲلۍ اَنان کیٛازِ کہِ سُہ ہیٚکِو نہٕ شامن بٲغ ترٛٲوِتھ سُپیٖکر لٔگِتھ نیٚبرۍ کِنۍ کیٚنٛہہ آ سُہ چھُنہٕ مَسلہٕ کانٛہہ البتہٕ سُپیٖکَر وُپیٖکَر نٮ۪برٕ کِنۍ نہٕ کیٚنٛہہ تہٕ بیٚیہِ اَکھ چیٖزا چھُو بیٚیہِ وازٕ سُنٛد یُس اِنتظام چھُ الگ سایڈَس تَتھ چھِ ڈرٛیٚنیٚج ویٚنیٚج برابر تَتھ سۭتۍ یِیِو نہٕ تۄہہِ کانٛہہ دِقعت آ سُہ چھُ برابر بِلکُل ڈرٛیٚنیٚج چھِ برابر حظ صِرف چھِ وۄنۍ دَپان تُہۍ ترٛےٚ دۄہ ترٛٮ۪ن دۄہ اَتھ چھِ کھسان ژۄوُہَن گنٛٹہٕ حِساب چھِ اَتھ لگان پۅنٛسہٕ ژۄوُہن گنٛٹن ژۄوُہَن گنٛٹَن چھِ ژۄوہَن گنٛٹن چھِ منٛگان أسۍ تٕرٛہ ساس رۄپیہِ پَتہٕ وُچھو تُہۍ کٔژ گنٛٹہٕ ہیٚیِو تہٕ تَمی حِساب چھِ گژھان پَتہٕ پۅنٛسہٕ تہِ اَتھ منٛز چھِ آسان اَسہِ تھوٚومُت بیٚیہِ یورٕ تہِ نَفر زٕ آسان اَتٮ۪ن کیٛازِ کہِ أسۍ چھِ پاوَر سَپلے تہِ دِوان پاوَر سَپلَے چھِ اَلگ گژھان پتہٕ پۅنٛسہٕ کیٛازِ کہِ جنٛریٹر چھُ اَسہِ أتی پَتہٕ اگر پاوَر واور چھِ گژھان أسۍ چھِ پَنٕنۍ تتھ سَپلَے دوان تٕرٛہ ساس رۄپیہِ چھِ أسۍ تٔتھۍ منٛز ہٮ۪وان حظ وۅلہٕ پتہٕ وُچھو مے کٔرۍزیٚو فون پتہٕ وُچھُو کیٛاہ گژھِ کیٚنٛہہ چھُنہٕ پرواے تۅہہِ چھُو نا ترٛٮ۪ن دۄہن سُمبتھ ضروٗرت کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے مےٚ کٔرۍزیٚو تُہۍ فون بہٕ تھاوس ڈیٹ رٔٹِتھ تیٚلہِ چلو بِہِو خۄدایس